اَسہِ چھُ گانٛدَربَلَس مَنٛز واریاہ اَصل موسَم آسان اَسہِ چھِ ییٚتہِ کوٚلہٕ چھَ سیٚنٛدٕ چھَ تمکہِ وَجہ سۭتۍ چھِ اسہِ ٹھنٛڈی روزان یورٕ چھِ شَہرٕ پٮ۪ٹھ یِوان خَلَق دوٗرِ دوٗرِ پٮ۪ٹھِ چھِ خَلَق یِوان سٲنِس گاندَربَل ڈِسٹرکَس مَنٛز یِم چھِ اَسہِ کیاز کہِ ییٚتہِ چھِ واریاہ ٹھَنڈی آسان ییٚکیاہ یِمَن آز جوٗنہٕ پٮ۪ٹھٕ وٲژ واریاہ گَرَم گرمی یِم تہِ خَلَق دوٗرِ دوٗرِ پٮ۪ٹھ تِم آے گانٛدَربَل اَسہِ چھِ ییٚتہِ کۄلہٕ چھَس سیٚنٛدٕ چھِ یمو وجہِ سۭتۍ اَسہِ ٹھَنڈی چھِ آسان گَرٕم تہِ چھُ واریاہ روٗد تہِ چھُ پیٚوان یُتھے گَرَم چھُ واریاہ آسان پَتہ چھِ کینٛہَن دۄہَن روٗد تہِ پیٚوان واریاہ زیادٕ کینٛہَن عَلاقَن یُتھے زٕ ساس ژۄدہَس مَنٛز یہِ آو سٔہلاب کینٛہَن عَلاقَن مَنٛز کھوٚت اَسہِ سٔہلاب ییٚتہِ گانٛدَربَلَس مَنٛز یِم نَزدیٖک ٲسۍ سیٚنٛدَن کۄلَن بَٹھٮ۪ن ٲسۍ نَزدیٖک تِمَن عَلاقَن کھوٚت سٔہلاب یِم ہیٚور کُن ٲسۍ پَہاڑن کُن أسۍ عَلاقہٕ توکُن آو نہٕ کیٚنٛہہ پٔتمن دۄہَن جُلَے کِس جُلیَس مَنٛز پیٚو وارہاین دۄہَن کَنٹِنیٚو روٗد اَسہِ یَپٲر شیٖن تہِ چھُ واریاہ زیادٕ پیٚوان گۄڈٕنیٚتھ گۄڈٕنیٚتھ اوس اَصل روٗد تہِ شیٖن تہِ گَرَم تہِ اوس اَصل آسان آز کَل چھِ گَرَم تہِ زیادٕ آسان شیٖن چھُ کُنہِ وِزِ کُنہِ وِز چھُنہٕ کُنہِ وَنٛدَس چھُنہٕ پیٚوٲنی کُنہِ وَنٛدَس چھِ واریاہ زیادٕ پیٚوان واریاہ چینٛج چھِ آمژٕ آیہِ لَکچار پٮ۪ٹھ ووت اَسہِ وٕچھان آز چھِ زیادے أتِی چھُ آسان تاپھ أتِی چھُ آسان روٗد فکرے چھُنہٕ تَران دۄہَلہِ چھُ آسان تاپھ شامَس چھُ روٗد پیٚوان موسَم چھُ واریاہ خَراب گوٚمُت مَگَر گانٛدَربَل چھُ اَسہِ واریاہ ٹھَنٛڈٕ عَلاقہٕ یِتھ کنۍ شَہَر چھِ گَژھان تور کُن چھِ واریاہ زیادٕ گَرمی آسان اَسہِ چھُ تمہِ نِش واریاہ اَصل اَگر اَسہِ زیادٕ گَرَم تہِ گَژھِ أسۍ چھِ گَژھان سیٚنٛدِ پٮ۪ٹھ کۄلہِ پٮ۪ٹھ گَژھو